ہٮ۪لٕتھ کِیَر سِسٹَمٕچ اگر کَتھ کَرو أسۍ سٲنِس ہِندوستانَس منٛز یہِ ہَسا چھِ واریاہ بہتریٖن ییٚتہِ ہَسا چھِ واریاہ ہَسپَتال گورمٮ۪نٛٹ ہَسپَتال تہِ چھِ پرٛایویٹ ہَسپَتال تہِ چھِ ایمٕز ہَسپَتال تہِ چھِ یِمَن ہَسپَتالَن منٛز چھِ واریاہَن پیشَنٛٹَن یِوان ٹرٛیٖٹمٮ۪نٛٹ دِنہٕ تہٕ واریاہ کِیَر چھِ یِوان کرنہٕ واریاہَن بٮ۪مارٮ۪ن ہُنٛد علاج چھُ یِوان کرنہٕ سٲنِس یَتھ ہِندوستانَس منٛز اگر بہٕ پنٛنہِ کٔشیٖر ہِنٛز کَتھ کَرٕ سانہِ کٔشیٖرِ منٛز چھِ واریاہ ہاسپِٹَل آمٕتۍ ہَسپَتال آمٕتۍ ترٛاونہٕ ہَسپَتالَن سۭتۍ سۭتۍ چھِ واریاہ کِلنِک چھِ کِلنِک تہِ یِوان ترٛاونہٕ نٔرسِنٛگ ہوم چھِ یِوان ترٛاونہٕ تہٕ میٚڈِکل شاپ ییٚتہِ واریاہ ڈاکٹر تہِ چھِ میٚڈِکل شاپَن پٮ۪ٹھ چھِ آسان واریاہ ڈاکٹر یِمَن جایَن چھِ آسان واریاہَن جایَن مُختلِف ڈاکٹر چھِ بیٚہوان مُختلِف دۄہَن پٮ۪ٹھ تہٕ یِم چھِ خلقَن علاج کَران مگر وۄنۍ ییٚلہِ یِم علاج چھِ کَران اَتہِ ہسا چھِ اَتہِ تہِ ہَسا چھِ واریاہ بیٖر آسان سۄ بیٖر دوٗر کرنہٕ خٲطرٕ پَزِ یِمَن اَمہِ سۭتۍ چھِ واریاہ پرٛابلِم گژھان اگر کانٛہہ پیشَنٛٹ آسہِ ایٚمَرجنسی آسہِ کٲنٛسہِ پیشَنٛٹس تٔمِس چھَنہٕ یِوان وٲری اَمہِ خٲطرٕ گوٚژھ پرٛٮ۪تھ کُنہِ پے اَمہِ خٲطرٕ گوٚژھ اَسہِ ڈیٹ اَسہِ گوٚژھ آن لاین بُکِنٛگ یۄس بُکِنٛگ گٔژھۍ أسۍ کَرنا ناوٕنۍ پرٛٮ۪تھ کٲنٛسہِ پیشَنٛٹس زِ ژٕ کَمہِ دۄہ یِکھ تِکیٛازِ تَمہِ دۄہ آسہِ نہٕ بھیٖڈ تہِ آسہِ نہٕ تیٖژ آسہِ نہٕ تِمَن دۄہَن کیٚنٛہہ تہٕ بیٚیہ گٔژھ آسٕنۍ پرٛٮ۪تھ کُنہِ ہاسپِٹَلَس منٛز پرٛٮ۪تھ کانٛہہ سٔروِس اٮ۪وٮ۪لیبٕل مِثال کے طور پر بٕلَڈ بٮ۪نٛک گوٚژھ پرٛٮ۪تھ کُنہِ جایہِ آسُن پرٛٮ۪تھ کُنہِ ہَسپَتالَس منٛز گوٚژھ پرٛٮ۪تھ کُنہِ تانُک ڈاکٹَر آسُن مطلب دٮ۪ماغُک ڈاکٹَر نٔروٕ نیوٗرالجِسٹ گوٚژھ آسُن گاینِکالجِسٹ گوٚژھ آسُن پرٛٮ۪تھ کانٛہہ ڈاکٹَر گوٚژھ آسُن پرٛٮ۪تھ کُنہِ ہاسپِٹَلَس مَنٛز تِکیٛازِ اگر أسۍ وٕچھو پُلوٲمِس منٛز اگر أسۍ وٕچھو أسۍ وَنو سِکنُک سٲنِس یَتھ راجپوٗر سایڈَس راجپوٗر سایڈَس اگر بہٕ وَنہٕ اَتہِ ہَسا وَنہٕ بہٕ اَتہِ نہ سا چھُنہٕ تیوٗت اَصٕل نیوٗرالجِسٹ یا اَتہِ چھی نہٕ نیوٗرالجِسٹ اگر کانٛہہ پیشنٛٹ آسہِ تٔمِس آسہِ دٮ۪ماغس کیٚنٛہہ پرٛابلِم سُہ چھُ پٮ۪وان اَسہِ سیوٚدُے سوزُن یا پُلووم اَگر نہٕ پُلوامہِ تہِ آسہِ نہٕ اَصٕل کِہیٖنۍ تیٚلہِ چھِ پٮ۪وان سرینگر سوزُن یا بٕلَڈ بٮ۪نٛک بٕلَڈ بٮ۪نٛک چھی نہٕ سٲنِس یَتھ راجپورَس منٛز اَسہِ چھِ پٮ۪وان اگر خوٗن آسہِ کٲنٛسہِ ضوٚرتھ اَسہِ چھِ پٮ۪وان پُلووم گژھُن گۄڈٕ سو بہٕ چھُس وَنان زِ اِمپروٗمٮ۪نٛٹ کَرنہٕ خٲطرٕ گوٚژھ اَسہِ پرٛٮ۪تھ کُنہِ ہَسپَتالَس منٛز پرٛٮ۪تھ کانٛہہ سٔروِس فَرٲہم کرٕنۍ سو دیٹ اَسہِ پَزَن نہٕ تِم چٮ۪لینٛج فیس کَرٕنۍ کیٚنٛہہ یِم أسۍ کَران چھِ